آ ییٚتہِ ہَسا ٲس اکھ کِتاب تتھ چھ ناو ایٚٹامِک ہیٚبِٹس یہِ اگر بہٕ کتھ کَرٕ بہٕ اوسُس واریَہَن جایَن اوسُس بہٕ گَژھان ییٚتھۍ جایہِ بہٕ تہِ گَژھ ہہَ مےٚ اوس کانٛہہ تہِ وَنان کہ وَنان اوس جیمز کلیرَن ہَسا چھے اکھ کِتاب لیٚچھمٕژ ژٕ پَر سہَ سُہ ژٕ وٕچھ تتھ مَنٛز کیاہ چھُ لیٚکھِتھ سُہ چھ وَنان اگر کٲنٛسہِ یِم بُرٕ بَلہ ہیٚبِٹس آسَن عادت آسَن تِم ہَسا چھِ دوٗر گَژھان مگر بہٕ وَنو تۄہہِ کہ یتھ جایہِ بہٕ تہِ گَژھان اوسُس بہٕ اوسُس نہٕ وَنٲنے کہ مےٚ چھُ بیڈ ہیبِٹس یا کینٛہہ بہٕ اوسُس ہَنٛگ تہٕ مَنٛگے کینٛہہ کَتھَ کَران مےٚ اوس وَنان کانٛہہ تہِ یِتھ پٲٹھۍ یِتھ پٲٹھۍ اَن ژٕ بہٕ وَنو تۄہہِ دلیٖل کیاہ گے مےٚ أنۍ پَتہٕ یہِ کِتاب مگر گۄدٕ باسیٚو مےٚ یہِ اتھ مَنٛز آسہِ اصل کینٛہہ لیٚکھِتھ بہٕ اَنہٕ یہِ کِتاب ییٚلہِ مےٚ یہِ کِتاب أنۍ پَتہٕ لٲج مےٚ پَرٕنۍ کہ پَتہٕ باسیاو مےٚ مےٚ نَسا میلے نہٕ امہ سۭتۍ کٕہٕنۍ فٲیدٕ تہٕ بہٕ وَنو تۄہہِ کیازِ مےٚ نٔو نٔوے کِتاب أنۍ یا مےٚ اوس کانٛہہ وَنان بہٕ تہِ اوسُس پَتہٕ باقیَن وَنان کہ ژٕ اَن سا یہِ کِتاب یہِ ہَسا چھے اصل اصل ییٚلہِ مےٚ مگر پانہٕ یہِ پَتہٕ وچھ ییٚلہِ مےٚ امیُک پٔرۍ تِم روٗل اتھ مَنٛز چھِ ترےٚ ژور روٗل مےٚ باسیو نہٕ خاص کانٛہہ اِفیٚکٹہَ نہ ٲس مےٚ سۄ پرابلِمے یوٚس مےٚ امہ سۭتۍ دوٗر گے